ہٮ۪لو وعلیکُم السلام اہن حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ آ أسۍ چھِ رُقَیہ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک پھٮ۪رَن چھا ووٗل پَشمیٖن اچھا مکھمَل نا یہِ چھِ أسۍ یہِ چھِ أسۍ تولہٕ حِساب حظ بیٚیہِ چھِ تِلَن تہِ چھِ واریاہ قٕسٕم بیٚیہِ چھِ أسۍ تولہٕ حِساب کَران ریٹ کَمہِ حِسابہٕ کوٗتاہ بیٚیہِ آسِوٕ ترٛاوُن زٕ تولہٕ ترٛےٚ تولہٕ ژور تولہٕ پانژھ تولہٕ تولہٕ حِساب ہَسا ریٹ گَنٛڈان بیٚیہِ ڈِزاین ڈِزاین کَمہِ قٕسمُک ترٛاو ٹھیٖک اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو تۄہہِ چھو حظ پَے تُہۍ ییٖزیو پَگاہ چھِ مَنٛڈے پَگاہ ییٖزیو تُہۍ برابر زٕ بَجے ٹھیٖک چھا تُہۍ ییٖزیو میٛٲنِس دُکانَس پٮ۪ٹھ پھٮ۪رَن ہٮ۪تھ ییٖزیو بیٚیہِ ییٖزیو ڈِزایِن تہِ پَنُن کیٛاہ آسِوٕ سۭتۍ تۄہہِ چھُ آر اینٛڈ بی اَپوزِٹ رُقَیہ تِلہ چھُ تَتھ لیٖکِتھ نہ تُہۍ کٔرۍزیو مےٚ کال بہٕ تُلہٕ کال تۄہہِ تہٕ تُہۍ ییٖزیو توٚتھُے کیٚنٛہہ چھُنہٕ پرواے اَتھ چھُ وۄنۍ بیٚیہِ ٹایِم لَگان تۄہہِ کَر چھُو خانٛدر کَر چھُو آ اَسہِ چھِ اَسہِ چھِ اَسہِ چھِ اَسہِ چھِ ڈِزایِن آ اَسہِ چھِ پَنٕنۍ ڈِزایِن تہِ ترٛاوان حظ کہیٖنۍ چھُنہٕ پرواے اہن حظ یہِ یہِ چھِ أسۍ تولہٕ حسابہٕ حظ پَتہٕ تولہٕ حساب آ آ آ بیٚیہِ چھِ اَتھ ریٹ تہِ صاف تِلہٕ چھُ گَژھان درٛوٚگُے پَہَم آ ٹھیٖک کیٚنٛہہ چھُنہٕ وۄنۍ تۄہہِ چھُ ژور پھٮ۪رَن ژورو منٛز کَرٕ بہٕ کیٚنٛہہ چھُنہٕ پرواے حظ تُہۍ ییٖزیو پگاہ دۄیہِ دۄہہِ ییٖزیو تُہۍ دُکانَس پٮ۪ٹھ مےٚ کٔرۍزیو کال کیٚنٛہہ چھُنہٕ پرواے آ چلو ٹھیٖک چھُ اچھا اَلسلامُ علیکُم